ییٚلہِ أسۍ بٮ۪نٛکَس منٛز چھِ گژھان تَتہِ چھِ آسان واریاہ زیادٕ بیٖڈ گۄڈنٮ۪تھٕے چھِ پٮ۪وان اَکھ دۄہ اَتھ خٲطرٕ تھاوُن ییٚلہِ بٮ۪نٛکَس پٮ۪ٹھ آسہِ گژھُن بُزرگَن ہنٛدۍ خٲطرٕ چھِ زیادٕ مُشکل گژھان کیونٛکہِ تَتہِ چھِ پٮ۪وان لاینہِ منٛز روزُن بیٚیہِ ییٚلہِ کینٛہہ اٮ۪کاوُنٛٹ آسہِ کھولُن یا اے ٹی اٮ۪م کاڈ آسہِ ضٔروٗرت تَتہِ چھِ تِم واریاہ زیادٕ ڈاکِمٮ۪نٛٹٕس منٛگان واریاہ زیادٕ پیپٔرس منٛگان تمہِ سۭتۍ چھِ مُشکلات یِوان تَتہِ چھُنہٕ فین یا اے سی سِسٹَم کِہیٖنۍ تمہِ سۭتۍ چھ تمہِ سۭتۍ چھِ واریاہ زیادٕ سَفوکیشَن گژھان تَتہِ بیٚیہِ چھِ تَتہِ سٹاف تہِ پَتہٕ آرگیوٗ کَران